اٮ۪چ پی لیپٹاپ چھُ واریاہ زیادٕ اَصٕل یہِ چھُ سانہِ خٲطرٕ اَصٕل چیٖز اٮ۪چ پی لیپٹاپچہِ بیٹری چھِ واریاہ ٹایِم نیران یہِ چھِ اَمِچ بیٹری چھِ واریاہ اَصٕل اَتھ چھِ فنٛکشَنہٕ تہِ واریاہ زیادٕ اَصلہِ اٮ۪چ پی لیپٹاپ چھِ نہٕ تَتان تہِ کینٛہہ اَسہِ چھِ اَمِچ ریم رام چھِ واریاہ زیادٕ اَصٕل اٮ۪چ پی لیپٹاپ چھُ وَزنہٕ کِنۍ تہِ واریاہ اَصٕل اَتھ چھُنہٕ زیادٕ تہِ وَزَن آسان کینٛہہ أسۍ چھِ یہِ ہٮ۪کان أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ پنٛنِس بیگَس منٛز آرام سان تھٲیِتھ تہٕ أکِس جایہِ پٮ۪ٹھ بیٚیہِ جایہِ نِتھ اٮ۪چ پی لیپٹاپ چھِ واریاہ زیادٕ اَصٕل اَتھ چھُ سٕپیس تہِ واریاہ زیادٕ اَصٕل تہٕ اَتھ چھُنہٕ فٕٹنُک وٕٹنُک خطرٕ تہِ آسان کینٛہہ یہِ چھُس اَصٕل آسان اَتھ چھُ واریاہ زیادٕ فٲیِدٕ